أسۍ چھِ ترٛےٚ بارٕنۍ زٕ بیٚنہِ تہٕ اکھ بوے بہٕ چھَس واریاہ پنٕنہِ بیٚنہِ سۭتۍ رَلان میٲنۍ واریاہ عادت چھِ میانہِ بیٚنہِ منٛز لَبنہٕ یِوان تہٕ تٔمۍ سٕنٛدۍ واریاہ عادت چھِ مےٚ منٛز لبنہٕ یِوان تٔمِس تہِ چھُ ناول کِتابہٕ خۄش گژھان پرنہِ تہٕ مےٚ تہِ چھُ ناو کِتاب خۄش گژھان پرنہِ میون بوے چھُ اسہِ نِش واریاہ مُختلف مِزاجُک سُہ چھُ دُنیاہَس مختلف اندازٕ وٕچھن سُہ چھُ واریاہ قٲبِل سانہِ کھۄتہٕ میٲنۍ بیٚنہِ چھِ اکھ آی ٹی آی چلاوان تہٕ میون بوے چھُ أکِس ریسٹورنٛٹَس منٛز کٲم کران